زَمیٖنٛدٲری چھُ پٔزۍ پٲٹھۍ ڈِپینٛڈ موسمَس پیٚٹھ موسمٕچ کَنٛڈِشَن اَصٕل آسنہٕ کِنۍ چھِ فَصل اَصٕل وۄپدان اَگَر زَن نہَ فَصل موسم اَصٕل آسہِ تہٕ ہاں تَمہِ سٟتۍ چھُ ہیٚکن فصلَس نۅقصان وٲتِتھ تہٕ فَصل فصل ضایہِ گَژھِتھ تہٕ وُنہِ چھِ واریاہ چیٖز ییٚمہِ سٍتۍ ہیٚکو ٲسۍ نہَ یِم کیٛاہ چھِ اَتھ وَنان پَنُن فَصل بَچٲوِتھ مِثال اَگر وا ویٚدر کَنٛڈِشَن نِمو برٛونٛٹھ ٲسۍ کَران کٲم برٛوٗنٹھ ٲسۍ ترٛاوان دانہِ بیٚول جوٗن جُلایی یَس منٛز اَز چھِ کَران کٲم کہِ کیٛازِ کہِ سُہ اوس پَتہٕ پَتھ گَژھان تَیار یوٚہَے اَکتوٗمبَرَس منٛز نَومبَرَس منٛز یِمَن دۅہَن تٍر ٲسۍ آسان روٗد اوس پیٚوان شین اوس پیٚوان اَز چھِ لوٗکو اَصٕل ٹیٚکنیٖک ہیٚچھمٕژ تِم چھِ کَران کٲم برٛوٗنٛٹھٕے ترٛاوان بیٚول پَتہٕ کَران کٲم یِہَے مارچ اَپریلَس کُن ہور پَتہٕ اَگستَسٕے منٛز دانہِ وانہِ ژھُنان لوٗنِتھ تَمہِ چیٖزٕ نِش چھِ تَمہِ بَچان بیٚیہِ بیٚیہِ چھِ ٹایمہٕ ٹایمہٕ یُس یہِ مِڈ چھُ آسان أزیُک یِم ریٚتھ یِمَن منٛز چھِ پیٚوان ٹایمہٕ ٹایمہٕ روٗد تَمہِ چیٖز نِش چھِ فَصل اَصٕل روزان اَلبَتہِ اَمہِ سٍتۍ چھُ یہِ گژھان کنٹِنیٛوٗ چھُ روٗد لاگان ڈونٛٹ چھُ پیٚوان یا کَنٹینیٛوٗ چھُ تاپَھ کَران یا ٹایمَس پیٚٹھ چھُ روٗد پیٚوان تَمہِ سٟتۍ چھُنہٕ سٲنِس فَصلَس نۅقصان واتان